کاڈِنیٹَر چھُ أکِس پاٹِسپینٛئٹس کوسچَن کَران پاٹِسِپٮ۪نٛٹ گوٚو مطلب ییٚمِس کُنہِ منٛز چاہے سُہ سِٹوٗڈنٛٹ آسہِ یا بیٚیہِ کُنہِ منٛز آسہِ کانٛہہ تہِ کُنہِ منٛز کَلچرَل پرٛوگرام آسہِ کُنہِ تہِ منٛز یہِ آسہِ کَران پاٹِسِپیٹ پَتہٕ چھِ تٔمِس کوسچَن کَران مطلَب کہِ ژٕٚ کیٛاہ ژےٚ کیٛاہ مقصَد چھُے یور یُن مطلَب أسۍ چھِ وَنان سُہ کاڈنیٹ کَرُن سُہ چھُ کَران سُہ تٔمۍ پاٹِسپیٚنٛٹس کاڈِنیٹ کَران تٔمِس چھِ وَنان کاڈِنیٹَر